یہِ چھُ واریاہ مَطلب غریٖب یتھُے آسان چھُنہٕ ہٮ۪کان بِچارٕ اَصلِس ڈاکٹرس نِش تہِ تیوٗت کال وٲتِتھ یوٗت کال تٔمِس دود چھُ بَڑان پَتہٕ چھِ آسان دٲدۍ کٔرمٕژ جاے یِہوٚے چھِ وَجہ آسان تٔمِس چھِنہٕ رۄپیہِ آسان کینٛہہ سُہ چھُنہٕ ہٮ۪کان اَصٕل ڈاکٹرس نِش وٲتِتھ اَصٕل علاج کٔرِتھ بِچار کِہیٖنۍ اَسہِ پَزِ اَمہِ مۄکھہٕ ہسپَتالنٕے منٛز تیُتھ اِنتظام ترٛاوُن گۄڈَے پیشنٛٛٹَس وٕچھُن أمِس اگر پیشنٛٹ آو أمِس کیٛا پرٛابلم چھِ گۄڈَے چھُ آسان وٕچھُن تٔمِس اَصٕل پٲٹھۍ پَتہٕ نَتہٕ چھِ أسۍ ترٛاوان ؤرِیَن زٕ ژورَن پٮ۪ٹھ پیشَنٹَس پَتہٕ چھُس وٕچھان ییٚمِس آسان دود بَڑیومُت پَتہٕ چھِ تٔمِس رۄپیہِ تہِ تِم اَنان مَگر فٲیدَے چھُنہٕ مِلان پَتہٕ